آ بِلکُل غریٖبی یہِ حظ چھُ اَکھ بوٚڈ بارٕ رُکاوَٹ ٹھوٚر کہِ ییٚمہِ سۭتۍ نہٕ اَکھ غریٖب اِنسان یُس چھُ تٔمِس چھُنہٕ سُہ پرٛاپَر اَصٕل میٚڈِکل کِیَر مِلان کِہیٖنۍ تِکیٛازِ أسۍ چھِ وٕچھان وٕنۍکٮ۪ن کِس وقتَس منٛز ییٚمہِ حِساب درٛوٚجَر چھُ ییٚمہِ حِساب مارکٮ۪ٹَس منٛز باقٕے یِم تہِ چیٖز چھِ تِم کَتھ قۭمتَس پٮ۪ٹھ چھِ یِوان کٕنٛنہٕ تہٕ تَمہِ پَتہٕ اگر وٕچھو أسۍ وٕنۍکٮ۪ن کِس وقتَس منٛز یُس دَوا چھُ تہٕ سُہ کوٗتاہ درٛوٚگ چھُ نَیہِ نَیہِ بٮ۪مارِ چھُ وٕنۍکٮ۪ن اِنسانَن چھُ ہر طرفہٕ تِمو تِم چھِ اِنسانَن چھِ نَیہِ نَیہِ بٮ۪مارِ چھِ وٕنۍکٮ۪ن یِم موذی بٮ۪مارِ چھِ یِم جان لیوا بٮ۪مارِ چھِ تہٕ پَتہٕ اگر اَکھ اِنسان یِمَن ہُنٛد ٹرٛیٖٹمٮ۪نٛٹ شروٗع کَرِ سُہ ییٚژھِ پنٛنہِ جایہِ کہِ بہٕ کَرٕ یِمَن بٮ۪مارٮ۪ن ہُنٛد علاج تہٕ سُہ چھُنہٕ ہٮ۪کان اَصٕل پٲٹھۍ اَکھ غریٖب اِنسان کٔرِتھ کِہیٖنۍ تِکیٛازِ دوا چھُ وٕنۍکٮ۪ن واریاہ تھٔدِس قۭمتَس پٮ۪ٹھ یِوان کٕنٛنہٕ یُکھ نہٕ یُس نہٕ اکھ نارمَل اِنسان اکھ غریٖب اِنسان چھُنہٕ اٮ۪فٲڈ ہٮ۪کان کٔرِتھ کِہیٖنۍ تہٕ تَوٕ کِنۍ چھِ أسۍ وٕچھان کہِ یِم غریٖب اِنسان چھِ تِمَن اگر کُنہِ تہِ قٕسمٕچ کانٛہہ تہِ بٮ۪مٲرۍ لاحق چھِ گَژھان تِم چھِ تَمہِ سۭتۍ

یِم وٕنۍکٮ۪ن مارکٮ۪ٹَس منٛز دَوا اٮ۪وٮ۪لیبٕل چھِ تِم چھِ واریاہ زیادٕ درٛوٚگۍ تہٕ اَکھ غریٖب اِنسان چھُنہٕ ہٮ۪کان تِمَن ہُنٛد قۭمَت اَدا کٔرِتھ کِہیٖنۍ میٛانہِ طرفہٕ اگر بہٕ وٕچھ اَکھ سَجَشَن چھُ سُہ یہِ گوٚو یہِ کہِ یِم غریٖب غُربا چھُ تہٕ ڈاکٹَرن پَزَن تِم دَوا تِہِنٛدِ خٲطرٕ لٮ۪کھٕنۍ یِم تِمَن آسٲنی سان اٮ۪وٮ۪لیبٕل آسَن یا یِم تِم اٮ۪فٲڈ ہٮ۪کَن کٔرِتھ تہٕ میٛانہِ حِساب اگر جنرِک میٚڈِسَن چھُ تَمیُک یی مطلب اَکھ ڈاکٹر لیٚکھِ تِم میٚڈِسَن کہِ یِم اکھ نارمَل اِنسان اَکھ غریٖب اِنسان ہٮ۪کہِ اٮ۪فٲڈ کٔرِتھ تہٕ ڈاکٹرَس پَزِ تِمَے دَوا أکِس اِنسان سٕنٛدۍ خٲطرٕ أکِس غریٖب اِنسان سٕنٛدۍ خٲطرٕ تِمَے دَوا لٮ۪کھٕنۍ حالانٛکہِ أسۍ چھِ وٕچھان وٕنۍکٮ۪ن ڈاکٹر یِم چھِ تِم چھِ تِمَن دَواہَن ہُنٛد یا تِم دَوا لٮ۪کھان أکِس پیشنٛٹ خٲطرٕ یِم واریاہ زیادٕ کاسٹلی چھِ آسان یِم واریاہ زیادٕ درٛوٚگۍ چھِ آسان تہٕ اَکثرو بیشتَر یِم غریٖب غُربا چھِ آسان تہٕ تِم چھِ ژھٕنان پَتہٕ اَڑوَتی سُہ علاج ترٛٲیِتھ تِم چھِنہٕ برابر ہٮ۪کان سُہ کٔرِتھ کِہیٖنۍ تِکیٛازِ تِمن چھِنہٕ تیٖژاہ پونٛسہٕ تِمَن چھُنہٕ تیوٗتاہ یہِ فٮ۪سَلٹیٖز اٮ۪وٮ۪لیبٕل آسان کیٚنٛہہ کہِ تِم ہٮ۪کَن پرٛاپَر ٹرٛیٖٹمٮ۪نٛٹ تِم ہٮ۪کَن پرٛاپَر علاج پنٛنِس پیشَنٛٹَس کٔرِتھ تہٕ وٕنۍکٮ۪ن کِس وقتَس منٛز اگر أسۍ وٕچھو چاہے لۄکٹہِ کھۄتہٕ لۄکٕٹ بٮ۪مٲرۍ چھِ یا بَجہِ کھۄتہٕ بٔڑ بٮ۪مٲرۍ چھِ اگر أسۍ اَتھ ٹرٛیٖٹمٮ۪نٛٹ چھِ شروٗع کَران تہٕ دَواہَن ہُنٛد قۭمَتھ ییٚلہِ وٕچھان چھُ اَکھ غریٖب اِنسان تہٕ تٔمِس چھُ گۄڈٕنٮ۪تھٕے بِچٲرِس زَنٛگ پھٕٹان قۭمَتھ وٕچھِتھٕے دَواہَن ہُنٛد ییٚمہِ ساتہٕ سُہ وٕچھان چھُ اَتہِ چھُ اگر اکھ وِزِٹ ڈاکٹرَس نِش کَرِ تہٕ کِہی کَم سے کَم کَم سے کَم کِہیٖنۍ نہٕ زٕ ترٛےٚ ژور ساس چھُ یِوان تٔمِس دَوا اگر وۄنۍ پرٛایویٹ ڈاکٹرَس نِش گَژھِ گۄڈٕ گٔے پانٛژھ شےٚ ہَتھ فیٖس تٔمِس دِنۍ تَمہِ پَتہٕ گٔے تٔمِس اَدٕ ہیٚکہِ سُہ تہٕ بیٚیہِ بیٛاکھ چیٖز یہِ کہِ ٹٮ۪سٹَن پٮ۪ٹھ یِم وٕنۍکٮ۪ن ڈاکٹر ٹرٛٮ۪سٹہٕ چھِ سَجَسٹ کَران أکِس پیشَنٛٹَس مطلب شروٗع پٮ۪ٹھ ٲخرس تامَتھ یِم تہِ تٔمِس پٮ۪وان چھِ تٔمِس باڈی چیٚکَپ کَرُن تَمہِ خٲطرٕ یِم تِم ٹٮ۪سٹ چھِ کَران تہٕ اَگر نہٕ کِہیٖنۍ تَتھ تہِ چھِ ٲٹھ دَہ ساس خرٕچ گٔژھِتھٕے تہٕ تَوٕ کِنۍ چھِ أسۍ وٕچھان کہِ یِم تہِ نارمَل اِنسان چھِ یِم تہِ نارمَل اِن دَ سٮ۪نٕس کہِ یِم غریٖب غُربا چھِ تِم چھِنہٕ ہٮ۪کان یِم چیٖز اٮ۪فٲڈ کٔرِتھ کیٚنٛہہ تہٕ تَوٕ کِنۍ چھِنہٕ تِم پنٛنٮ۪ن بٮ۪مارٮ۪ن ہٮ۪کان پرٛاپَرلی علاج تہِ کٔرِتھ کِہیٖنۍ ییٚمہِ کِنۍ زَن تہٕ واریاہَن لُکَن یا واریاہَن یِم غریٖبَن چھِ أسۍ وٕچھان کہِ تِمن چھُ تِم چھِ تِمو موذی بٮ۪ماریو سۭتۍ فوت سَپدان وٕنۍکٮ۪ن اگر أسۍ وٕچھو لۄکٹہِ کھۄتہٕ لۄکٕٹ یِس وٕنۍکٮ۪ن کامَن یہِ چھُ چاہے سُہ ڈایبِٹِک یعنی شُگَر بٮ۪مٲرۍ چھُ تھایرایِڈ چھُ یا ہایپَر ٹٮ۪نشَن یعنی بٕلَڈ پرٛٮ۪شَر چھُ تہٕ اَمہِ خٲطرٕ تہِ چھُ پٮ۪وان تھرٛوٗ اَوُٹ لایِف یعنی تَمام عُمر یوتام سُہ اِنسان زِنٛدٕ چھُ آسان یہِ اَتھ چھُ پٮ۪وان تٔمِس دَوا کھیوٚن تہٕ تَمام عُمر وۄنۍ یُس اَکھ غریٖب آسہِ مطلب سُہ کَتہِ ہیٚکہِ دۄہَے دۄہَے یا سُہ کَتہِ ہیٚکہِ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ یِمن ہُنٛد پیمٮ۪نٛٹ کٔرِتھ یِمن دَواہَن ہُنٛد سُہ کَتہِ ہیٚکہِ تیٖتۍ دَوا أنِتھ کہِ دۄہَے دۄہَے کَرنایہِ سُہ پَنٛنِس پانَس یا پَنٛنِس بٮ۪مارَس اگر اَکھ فیملی مٮ۪مبَر چھُ آسان گَرُک بٲژ چھِ آسان تٔمِس اگر گَرَس منٛز کانٛہہ بٮ۪مار آسہِ پَتہٕ آسہِ تٔمِس یِژھ ہِش بٮ۪مٲرۍ یعنی مےٚ ووٚن لۄکٹہِ کھۄتہٕ لۄکٕٹ یِم بٮ۪مارِ چھِ وٕنۍکٮ۪ن یِم وٕنۍکٮ۪ن کامَن چھِ سانہِ سوسایٹی مَنٛز تھایرایِڈ چھُ شُگَر چھُ یا یِتھَے کٔنۍ چھِ أسۍ وٕچھان یہِ ہایپَر ٹٮ۪نشَن چھُ بٕلَڈ پرٛٮ۪شَر چھُ تہٕ اَتھ تہِ چھُ پٮ۪وان گوٚو یِم گٔے ترٛےٚ قٕسٕم دوا چھِ پٮ۪وان أمِس ڈیلی بیسٕز پٮ۪ٹھ کھیٚنۍ ضٔروٗری کیٛازِکہِ ترٛٮ۪نؤے چھُ پٮ۪وان لایف ٹایم کھیٚنۍ یعنی تھرٛوٗ آوُٹ لایف چھُ پٮ۪وان تٔمِس یِم دَوا کھیٚنۍ اَگر وۄنۍ سُہ کوٗشِش کَرِ تہِ سُہ دَپہِ دَپہِ بہٕ کھٮ۪مہٕ نہٕ یہِ دَوا کِہیٖنۍ مگر ہُپٲرۍ چھِ یِم چھِ اَتھ چھُ ضٔروٗری دَوا کھیٚون تہٕ اَکھ غریٖب اِنسان کَتہِ ہیٚکہِ دۄہَے دۄہَے یِم دَوا أنِتھ اٮ۪فٲڈ کٔرِتھ گوٚو اگر وٕچھو قۭمَتھ یِمَن چھُ آسان اَکھ ڈاکٹر چھُ اَکہِ کَمپٔنی ہُنٛد لٮ۪کھان تَتھ چھُ اَکھ قۭمَتھ آسان بیٛاکھ ڈاکٹر چھُ بیٚکہِ کَمپٔنی ہُنٛد لٮ۪کھان تَتھ چھِ بَدَل قۭمَتھ آسان تہٕ میٛانہِ حِساب اگر جَنرِک میٚڈِسَن وَنو أسۍ کہِ یِم لیٚکھِنۍ تِم دَوا یِم سَستہٕ چھِ یِم اَکھ غریٖب اِنسان تہِ ہٮ۪کہِ اٮ۪فٲڈ کٔرِتھ تہٕ ڈاکٹرَن پَزَن تِم دوا لٮ۪کھٕنۍ یا زیادٕ کھۄتہٕ زیادٕ گورمٮ۪نٛٹ ہاسپِٹَل یِم چھِ تَتہِ پَزَن نہٕ گورمٮ۪نٛٹَس فٮ۪سَلٹیٖز اٮ۪وٮ۪لیبٕل تھاوٕنۍ تاکہِ اکھ غریٖب اِنسان ہیٚکہِ تور گٔژھِتھ تہٕ سُہ ہیٚکہِ تِم سٲری چیٖز تَتٮ۪ن اٮ۪ویل کٔرِتھ یِم تٔمِس أکِس پرٛایویٹ کِلنِکَس پٮ۪ٹھ یا پرٛایویٹ ہَسپَتالَس منٛز چھُ اَمہِ خٲطرٕ پٮ۪وان تٔمِس گژھُن چاہے تِم ٹٮ۪سٹ چھِ چاہے سُہ باقٕے ٹرٛیٖٹمٮ۪نٛٹ چھُ سی ٹی سِکین چھِ باقٕے چھِ یا اِوٕن اٮ۪م آر آی وَغیرہ چھُ اگر وٕچھو پرٛایویٹ یِمَن مَنٛزچھِ تِم گژھان پرٛایویٹ کِلنِکَن منٛز ساسَن منٛز چھُ تَتھ پونٛسہٕ لَگان مگر اگر گورمٮ۪نٛٹ یِم فٮ۪سَلٹیٖز گورمٮ۪نٛٹ ہَسپَتالَن منٛز تھایہِ اٮ۪وٮ۪لیبٕل تہٕ مےٚ چھِ باسان اَکھ غریٖب اِنسان ہیٚکہِ تِم آرام سان تِم چیٖز تہِ اٮ۪ویل کٔرِتھ یِم اَکھ أمیٖر اِنسان چھُ ہٮ۪کان کٔرِتھ تو میٛانہِ طرفہٕ چھِ یِہوٚے اَکھ سَجَشَن کہِ یِم چیٖز تِم فٮ۪سَلٹی پَزَن گورمٮ۪نٛٹَس گورمٮ۪نٛٹ ہَسپَتالَن منٛز تھاونہٕ یِم أکِس پرٛایویٹ اِنسچوٗٹَس منٛز یا پرٛایویٹ ہَسپَتالَس منٛز چھُ اٮ۪وٮ۪لیبٕل آسان